اَگَر کانٛہہ ڈَرایِنگ چھِ یِژھان ہیٚچھُن میٲنۍ نصحیَت چھس یہے کہِ سُہ ہیٚچھنۍ گۄڈٕنیٚتھ بیسِک شُروعاتَس منٛز کیاہ کیاہ چھِ ضرورَت اسہٕ سُہ ہیٚچھنۍ گۄڈٕنیٚتھ تَتھ منٛز چھ یِوان کہِ پیٚنسَل کُس کُس چھ اِستعمال یِوان کَرنہٕ لایِن کِتھ کوٚس چھِ کَتیٚن دِوان کِژھ لایِن تٔنۍ لایِن کَتٮیٚن چھِ دِوان موٚن موٚٹ لایِن کمہِ پیٚنسَل سۭتۍ چھِ دِوان تہٕ کَتیٚن چھِ لَگان یِم ہِیٚچھَن تھپہٕ زٕ تھپہٕ چھنہٕ جَلدی جَلدی چھِنہِ تٔمِس کۄشِش کَرٕنۍ کہِ بیٚیہِ ہِچھہِ ہا کہینۍ اَتھ چھ وارِیاہ ٹایِم لَگان صَبرٕ سان فوکَس کَرُن دٮ۪ماغ تھاوُن تیز چیزَن مُتعلِق اوٚبزرو کَرُن تہٕ تہنٛز پتہٕ ڈَرایِنگ کَرٕنۍ بیٚیہِ بیاکھ اَکھ یہِ تِمَن یُس ڈَرا یتھ پٮ۪ٹھ یہِ ڈَرایِنگ کَرِ سُہ شیٖٹ کِتھ پٲٹھۍ تھاوہون أسۍ سُے گوٚژھ فِکٕس آسُن سُہ گوٚژھ بَنٛد آسُن پور پٲٹھۍ نہ کہِ سُہ سُہ آسہِ ڈَرایِنگ کَران تہٕ شیٹ آسہِ اورٕ یورٕ ژَلان تہٕ ڈَرایِنگ گَژھس غلط